یُِس مےٚ گۄڈنیُک پرٛوڈکَٹ آڈَر اوس کوٚرمُت سُہ اوس اَکھ ہٮ۪ڈ کَوَر یُس مےٚ کَلَس خٲطرٕ اوس اوٚنمُت مَستَس خٲطرٕ ییٚمہِ سۭتۍ مَس بَنٛد چھِ تھاوان سُہ یُتھُے مےٚ آڈَر کوٚر سُہ ووت مےٚ اَصٕل پٲٹھۍ گیٹَس پٮ۪ٹھ یُتھُے مےٚ سُہ رِسیٖو کوٚر روٚٹ تَتھ ٲس اَصٕل پٲٹھۍ زبردَس پٲٹھۍ پیکِنٛگ کٔرِتھ دوٗرِ اوس باسان کہِ اَتھ منٛز گژھِ اَصٕل کینٛہہ چیٖز آسُن یُتھُے مےٚ سُہ مٔژروو تہٕ تَتھ منٛز تَتھ اوس نہٕ کٕہٕنۍ نۄقصان ووتمُت أنٛدٕرۍ سُہ اوس واریاہ زیادٕ اَصٕل پٲٹھۍ تھٲیِتھ پیک کٔرِتھ یُتھُے مےٚ سُہ مٔژروو پَتہٕ لوگ تَتھ تہٕ تُلۍ مےٚ فوٹو تہِ ییٚمہِ تہِ سُہ وٕچھ تَس کھوٚت پَسنٛد سارویو ووٚنُکھ مےٚ ژےٚ کَتہِ چھِ یہِ اوٚنمُت أسۍ تہِ اَنو تیٚمہِ پٮ۪ٹھ بہٕ چھُس سارنے یَژھان وَنُن سُہ اوٚن مےٚ میٖشو پٮ۪ٹھ تہٕ تُہۍ ہیٚکِو تیٚمہِ پٮ۪ٹھ آڈَر کٔرِتھ سُہ چھِ واریاہ زیادٕ اَصٕل پرٛوڈَکٹ یُس مےٚ واریاہ زیادٕ پَسںٛد کھوٚت تہٕ بہٕ چھُس وَنان سُہ چھِ واریاہ زیادٕ اَصٕل